أسۍ چھِ گرومینٹَس یِہوے گورمینٹَس نِش چھِ أسۍ پَنٕنِس یِہوے یِژھان کہِ سون یُس گام چھُ اَتھ منٛز یِینۍ بیٚٹرمیٚنٹ ڈیولپمیٚنٹ یِینۍ مطلب یِمن یِمن ڈِپارٹمیٚنٹَن منٛز ہیٚلٕتھ کِیرَس منٛز ٹرانٕسپوٹیشنَس منٛز تہٕ بیٚیہِ ایٚجوٗکیشنَس منٛز تہٕ بیٚیہِ باقٕے مطلب یِم اَسہِ واٹر باڑیٖز چھِ تِمن منٛز تہِ گژھِ واریاہ اِمپرومیٚنٹ گژھٕنۍ بیٚیہِ چھےٚ ایٚلِکٹرسِٹی تَتھ منٛز تہِ گژھِ اِمپرومیٚنٹ گژھٕنۍ زیادٕ پَہنَس اۭں ڈیولپمیٚنٹ گژھٮ۪س سٲنِس یَتھ ایٚجوٗکیشن سِسٹمَس منٛز گژھٕنۍ ایٚلکٹرسِٹی منٛز گژھِ یِنۍ واٹر باڑیٖز چھِ أسۍ منٛز گَنچھِ گَنچھِ مطلب ناگ چھِ آسان باقٕے رِوٲرٕس وغیرہ چھِ آسان تِم چھِ گنٛدٕ گژھان تہٕ تِم گژھن صاف روزٕنۍ